اَسلام علیکُم تُہۍ چھُو حظ یہِ آٹِزَن یُس حظ پیٚپَر مٲشی ہِنٛدۍ یِم چھِ کَران یہِ بہٕ حظ چھَس رِٹیٚلَر بہٕ چھَس پیٚپَر مٲشی ہِنٛز یِم چیٖز ویٖز چھَس بہٕ ہٮ۪وان مٲلۍ پَتہٕ چھَس بہٕ تِم حظ کٕنانَن مےٚ اوس ضوٚرَتھ تِم پیٚپَر مٲشی ہِنٛدۍ بۄکسِز مےٚ ٲسۍ ڈرٛاے فرٛوٗٹَس خٲطرٕ ضوٚرَتھ مےٚ ٲسۍ چھِنَہ حظ ٹوٗرِسٹ یِوان تِمَن کِتھۍ ٲسۍ اہَن حظ سورُے ٲسۍ نہٕ تِمَے ٲسۍ نہَ ضوٚرَتھ مےٚ ؤ نۍ تَو کَلَر وَلَر کٕمۍ چھِو تُہۍ ترٛاوان کیُتھ کَلَر چھِو ہکھ ترٛاوان کَلَر وَلَر چھےٚ اَصلے مےٚ حظ چھُ لال چوک دُکان لال چوک چھُ مےٚ دُکان بہٕ حظ چھَس رٹیٚلَر تَتہِ مےٚ حظ پاے بوٗزمُت تُہۍ چھُو اصٕل کٲم بَناوان تہٕ أتی ووٚنم أکۍ باپٲرۍ دوٚپُن تُہۍ کٔرِو تٔمِس فون تہٕ مےٚ کوٚر فون مےٚ حظ چھُ دُکانَس کیُتھ واریاہ سامان ضوٚرَتھ مگر ییٚلہِ تۄہہِ کٲم آسِوٕ اَصٕل قۭمَتھ تہِ دِو اَصٕل تہٕ تیٚلہِ ہٮ۪مہٕ بہٕ تہٕ نَتہٕ نَتہٕ

وَ ریٹُک صحلٕے تہٕ وَنۍ کَلَر وَلَر گَژھِ آسُن اَصٕل اہن حظ دُکان پٮ۪ٹھ یہِ

مےٚ حظ چھُ ٹِشوٗ بۄکٕس تُہۍ تُہۍ بوٗزِو مےٚ چھِ ٹِشوٗ بۄکٕس پیٚپَر ماشی ہِنٛدۍ ضوٚرَتھ مےٚ چھِ پیٚپَر ماشی ہِنٛز تِم تَشنارِ ضوٚرَتھ تِم سُوین چھِ نہٕ حظ آسان تِم بتَکھ تِم نٲوِتھ اَصٕل تِم چھِ مےٚ ضوٚرَتھ پیٚپَر مٲشی ہِنٛدۍ ڈرٛے فرٛوٗٹ باول چھِم ضوٚرَتھ پیٚپَر مٲشی ہِنٛدۍ کیٛاہ چھِ وَنان اَتھ تِم حظ تِم بالہٕ چھَم ضوٚرَتھ تِم تَماشہٕ چھِم ضوٚرَتھ چھِم چھُنہٕ حظ تِم آسان تِم ژٔدٕر تِم بَنٲوِتھ تِم سِٹار بَنٲوِتھ تِم گَنٹی گَنٹی بَنٲوِتھ مےٚ حظ چھِ یِمَے سٲری سامان ضوٚرَتھ تہٕ وَنۍ ؤنۍ تو مےٚ تُہۍ بہٕ کَرٕ یِم ہا اوٚتھَن تہٕ تُہۍ ہٲہِو مےٚ یہِ سورُے سامان بہٕ وٕچھِ ہا سامان کیُتھ چھُ کَمہِ حِسابُک چھُ پَتہٕ کَرہو أسۍ پانہٕ ؤنۍ مِٹِنٛگ وٕچھو ریٹ ویٹ کیٛاہ روزِ ہا تہٕ بہٕ تُلہٕ ہا تیٚلہِ مال تُہی نِش تَمی حِسابہٕ اہن حظ

اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ بِہِو خۄدایس